اَسَلامُ علیکُم ٹھیٖک چھُو حظ أسۍ چھِ حظ کران یہِ چھِ حظ تُہٕنٛز کَمپٔنی اَسہِ اوس تُہٕنٛزِ کَمپٔنی پٮ۪ٹھ حظ آرڈَر کوٚرمُت آ بالکل تہٕ سُہ آرڈَر واژو اَسہِ آ اَصٕل پٲٹھۍ ووت تہٕ وۄنۍ بہٕ ٲسٕس یَژھان وۄنۍ تۄہہِ تَتھ بارَس منٛز پَنٕنۍ راے دیُٚن آ سُہ آرڈَر اوس واریاہ اَصٕل واریاہ اَصٕل ووت سُہ اَسہِ نِش آ ٹایمِنٛگ تہِ ٲس اَصٕل تَتھ پٮ۪ٹھ یہِ لیٚکِتھ اوس یہِ واتہِ یَتھ ٹایمَس پٮ۪ٹھ سُہ ووت بَرابَر ٹایمَس پٮ۪ٹھ بیٚیہِ یُتھ آرڈَر مےٚ وٕچھے مےٚ اوس یہِ آن لاین کَرنومُت آرڈَر تہٕ یہِ اوس واریاہ اَصٕل تَتھ پٮ۪ٹھ یُتھ یہِ تَتھ پٮ۪ٹھ اوس تیُٚتھُے ووت یہِ مےٚ گَرٕ تہِ آ بالکل اَصٕل پٲٹھۍ واریاہ اَصٕل مےٚ آو واریاہ پَسنٛد تُہٕنٛز کَمپٔنی ہُنٛد یہِ آے کہِ تُہۍ چھُو ٹایمَس پٮ۪ٹھ کَران واتناوان چیٖز تہٕ اِتھ کٔنۍ چھِنہٕ خٔریٖدارَس تہِ مَسلہٕ بیٚیہِ اوس اَتھ قۭمَتھ تہِ اَصٕل آ واریاہ اَصٕل پرٛوٚڈَکٹ اوس یہِ بہٕ چھس پَنُن اَتھ دِوان پنٕنۍ سٲری ووٹ آ یہِ گوٚو واریاہ اَصٕل واریاہ اَصٕل آ بالکل بہٕ آسہٕ باقٕے چیٖز تہِ وٕ تُہٕںٛزے کَمپٔنی پٮ۪ٹھ آرڈَر کَران چلو چلو اَسَلامُ علیکُم